اَسلامُ عَلیکُم اَہَن حظ اصٕل پٲٹھۍ تُہۍ چھِوا ٹھیٖک بَس شُکُر ؤنۍتَو اَہَن حظ اَہَن حظ اَہَن حظ ہتا یہِ ہا چھُ ذٔلیٖل یہِ چھُنہِ پَرنے گَرِ یہِ چھُ صِرِف دَربہٕ دٔری آسان کَران یہِ چھُ اوٗرٕ یِورٕ بیٚگ لَگاوان ہُہ کُن تہٕ وۅتھان تہٕ نیٚران ہتہٕ حظ ہتہٕ حظ أسۍ لٔگۍ تیٚلہِ کَرہوٗس نہٕ گایِڈ سُہ حظ چھُ ذٔلیٖل تٔمِس والِیو مٕسلہٕ تُہۍ سکوٗل أسۍ حظ چھِ پَننہِ طرفہٕ واریاہ کوٗشِش کَران أسۍ چھِ دَپان یہِ گوٚژھ پَرُن أمِس نہَ حظ چھُ پانے یہِ پَرُن ورُن پَسنٛد کِہیٖنٛۍ سُہ نَژِ ہاو صِرف

وۅلہٕ حظ کیٚنٛہہ نہَ حظ أسی حظ وُچھہوس وۅنۍ وۅنۍ حظ دِمہوٗس زِیادٕ دیان پَہم ٹھیٖک حظ چھُ